ییٚکیٛاہ اِنٹَرنیشنَل سِٹیٖز چھِ یِوان دُبَے حظ چھِ یِوان لَنٛدَن حظ چھِ یِوان نِو یارٕک حظ چھِ یِوان ٹوکیو حظ چھِ یِوان سِنٛگاپوٗر حظ چھِ یِوان دہلی حظ چھِ یِوان واریاہ حظ چھِ یِوان